ترٛےٚ پانژھ اَردہ شیٚتھ شُونزہ پانٛژھ ٲٹھ زٕ ساس باہ شیٚے ترٛےٚ کُنہٕ وُہ شیٚتھ نَمنَمَتھ ٲٹھ ژور زٕ ساس ترٛےٚ نو پانٛژھ زٕ ساس